اَگر بہٕ کَتھ کَرٕ کَشمیٖری لَنٛگویج کیٛاہ فی یِم چھِ چَلینجٕس فیس کران گۄڈٕنٮ۪تھٕے چھِ آز کَل اِنگلِشَس تہٕ اُردُوَس دِوان زیادٕ ترجیح سٲری کٲشُر کَرُن چھِ تھو مطلب تھوڑا نہٕ کیٚنہہ واریاہ وۄنۍ گژھان سُہ اِنسان چھُ اِنٛسَلٹ فیٖل کران بیٚیہِ چھُنہٕ ہٮ۪کان سَمٛجِتھ کٕہۭنۍ اَسہِ مطلب وٕنۍکٮ۪ن چھِ اِنٛٹَرنیشنَل لیٚنگویج اِنٛگلِش تہٕ آز چھِ سٲری کران یِہوٚے اٮ۪ڈاپٹ اِنٛگلِش اُردو اُردو تہِ چھُنہٕ آز زیادٕ کران کٕہۭنۍ بیٚیہِ أزِکۍ شُرۍ یِمَن چھِ گۄڈٕے ہیٚچھناوان اِنٛگلِش اُردو یہِ چیٖز چھُ اَسہِ پَزِ مطلب بَچَس تھاوُن اِنٛگلِش تہِ اُردُو تہِ کیٛازِکہ آزکَل چھِنہٕ سُہ وقت کیٚنہہ أسۍ کَرَو مطلب کٲشُر کٲشُر چھِنہٕ آز کٕہۭنۍ سَمجھان اِنٛگلِش تہٕ اُردو چھُ مطلب آز کَل کِس زمانَس منٛز ٹھیٖک